ہیٚلو وعلیکُم اسلام ورحمة الله وبركاته اَسَلام وعلیکُم اوٚہ واریاہ واریاہ شُکرِیہِ تُہنٛد تہٕ یہِ چھُ خۅداے سُنٛد یہِ چھُ سورُے خۅداے سُنٛد دیُن آسان یوٗتاہ مےٚ دِتُن بوٚڈ تہٕ تھوٚد مقام خۅداے تھٲوِنۍ سارِنی یَن یُتھُے مقام

اَتھ حظ چھُنہٕ زیادٕ کیٚنٛہہ کَرُن کہِ یہِ چھُ خۄداے سُنٛد دیُن آسان یِتھٕ کٔنۍ مےٚ ووٚنمو تۄہہِ یہِ چھُ خۄداے سُنٛد دیُن آسان گۄڑٕنیٚتھ وَنہو بہٕ تۄہہِ پَننِس ایٚجوکیشَن بیک گرٛاوُنٛڈ بارَس مَنٛز کہِ مےٚ حظ چھُ پوٚرمُت صرِف بٔہمہِ تام مےٚ حظ چھُ کوٛرمُت بٔہمہِ پاس تہٕ تَمہِ پَتہٕ حظ ہٲو مےٚ خۅدا صٲبَن یہِ رٕژ وَتھ تہٕ دوٚپُن مطلب مےٚ اوس گۄڈنِکہِ پٮ۪ٹھے باسان کہِ مےٚ چھُ أتھی منٛز پَنُن کَرِیَر سیٚٹ کَرُن مےٚ پوٚر بٔہمہِ تام ٲسٕس بہٕ واریاہ اصٕل پٲٹھۍ پَران مےٚ حظ چھِ مطلب مطلب اصٕل پٲٹھۍ واریاہ کالِفِکیشَن بہٕ ٲسٕس رَایٹَر تہٕ مےٚ چھِ کِتاب تہِ لیٖچھ مَژٕ یِتھے کٔنۍ چھِ مےٚ آ تُہۍ پٔرۍزِ تُہۍ پٔرۍزیٚو تہٕ بیٚیہِ چھِ مےٚ واریاہ کِتابہٕ کو آتھر تہِ کَرِمَژٕ فار ایٚکزامپٕل مےٚ چھِ کٔرمٕژ ترٛے ہَتھ بُک کو آتھر تہٕ یِتھے پٲٹھۍ چھِ مےٚ کیٛاہ یہِ دَ فیٖلِنٛگ اَے نیوَر ہیڈ چھِ میٛانہِ بیٚکِس أکِس بُکہِ ناو سُہ تہِ چھےٚ مےٚ لیٖچھ مٕژ بہٕ گۅڈٕنٮ۪تھ ٲسٕس بہٕ پَران تہٕ تَمہِ پَتہٕ ٲسٕس بہٕ کِتاب تہِ مَنٛز مَنٛز لیکھان شار وار یِتھے پٲٹھۍ ٲسٕس بہٕ یِمے چیٖز لیکھان تہٕ تَمہِ پَتہٕ حظ باسیٚو مےٚ کہِ مےٚ مَنٛز چھُ تھوڑا ٹیلَنٛٹ کہِ یُس بہٕ ہیٚکہٕ پَنُن کٔرِیَر اَتھ منٛز تہِ وُچھِتھ مطلب ٲں آ مطلب یِمَن چیٖزَن مَنٛز تہِ ہیٚکہٕ بہٕ پَنُن کٔرِیَر آزمٲیِتھ تُہۍ تہِ اگر چاہان چھُ یِتھُے بَنُن تہٕ زیادٕ محنت چھَنہٕ تۄہہِ چھُ گۄڈٕنیٚتھ پَنُن پان زانُن کَرُن کہِ تۄہہِ کَتھ منٛز چھُ زیادٕ اِنٹَرٛسٹ تۄہہِ کیٛاہ چھُ لایفہِ منٛز کَرُن اگر چھُ پڑھٲے منٛز باسان تۄہہِ اصٕل ہیٚکِو تُہی کٔرِتھ تۄہہِ پَزِ پڑھٲے کَرٕنۍ اگر نہٕ کِہیٖنٛۍ تۄہہِ باسان چھُ کہِ مےٚ مَنٛز چھُ بیٚیہِ کانٛہہ ٹیلَنٛٹ اگر گیٚونُک ٹیلَنٛٹ چھُ نَژنُک ٹیلَنٛٹ چھُ تہٕ تُہی کٔرِو کٲم تہٕ تُہی پہچٲنِو پَننِس پانَس أنٛدرۍ کِنۍ مےٚ کُس ٹیلَنٛٹ چھُ تہٕ تَمہِ پَتہٕ تہِ وُچھِو تُہی کہِ تۄہہِ کیٛاہ باسیٚو نا نا مےٚ حظ چھُ ماشا اللہ خۄدا صٲبَن واریاہ آ بہٕ چھَس وَنان کہِ ٹھیٖک خۄدا دیٖتَن سا سارِنٕے یَن یِتھے بوٚڈ تہٕ تھوٛد مقام سُہ سوٗزتَن سارِنٕے یَن بوٚڈ عزَت یِتھے تہٕ میٛٲنِس پٔرسٕنَل لایفہِ ہِنٛدِس بارَس مَنٛز وَنو بہٕ تۄہہِ بہٕ ٲسٕس واریاہ اَکھ سِمپٕل سِمپٕل بہٕ ٲسٕس کٲفی سِمپٕل تہٕ اَکہِ غریٖب خانٛدان پیٚٹھ ٲسٕس بہٕ بِلانٛگ کَران پَتہِ ہٲو مےٚ خۄدا صٲبَن اَمِچ یہِ وَتھ تہٕ گٔیَس بہٕ اوکُن